اگر بہٕ کَتھ کَرٕ اَمہِ چیٖزٕچ کہِ سٲنِس گامَس منٛز سٲنِس گامَس منٛز چھِ آسان صُبحٲے تیٖتیٛاہ ہوٗنۍ بہٕ ہٮ۪کہٕ نہٕ ؤنۍتھٕے اگر وۄنۍ کٲنٛسہِ یِژھ حالت آے کٲنٛسہِ ہیوٚتُکھ سٲنِس گامَس منٛز ژوٚپ بہٕ وَنہٕ اِن شاٹ پنٛنٮ۪ن گَرِکٮ۪ن کہِ نٮ۪بَر نیٖرزیو کینٛہہ پاگل ہوٗن چھِ یا زیادٕ سے زیادٕ ہٮ۪کہٕ بہٕ مُنسِپٕل کاپریشَن والٮ۪ن فون کٔرِتھ کہِ یِتھۍ کَنۍ چھُ پاگل ہوٗن سُہ رٔٹۍوُن باقٕیَن ہِنٛدٮ۪ن جانَس تہِ چھُ خطرٕ